اَسَلام علیکُم آ جِناب اے ژٕ وَنتہٕ مےٚ گۄڈٕ اَکھ کَتھا اگر ژٕ یہِ سٲنۍ گٲڑۍ چَلاوان چھُکھ ٲدۍ دِژ مےٚ اَتھ نظر نہ چھِ اَتھ سیٖٹا کُنہِ ٹھیٖک نہ چھِ اَتھ ہارَن کَران کٲم ٲدۍ نیٖی مےٚ گٲڑۍ تہِ ٹَایرَس تہِ پنچَر ٹٲر وٲر چھِ اَتھ زٕلِتھ اَتھ چھُنہٕ کانٛہہ تانٕے ٹھیٖک ژٕ چھُکھ اوسمُت یہِ روڑسٕے پٮ۪ٹھ چَلاوان کِنہٕ ژٕ چھُکھ اَتھ گَرِ اوسمُت گاسہٕ واسہٕ ساران کینٛہہ اے یہِ چھِنہ یہِ چھِ سیوٚد کَتھ رۄپیَس ژوٚن پانٛژَن لَچھَن چھِ گٲڑۍ مگر ژےٚ چَتھ یہِ خراب ژھنۍ مٕژ کٔرِتھ نَسا ہارَان تہِ چھَنہٕ کَران کٲمٕے یہ کیاہ بٔتھۍ کَنے مےٚ چھِ گٲڑۍ ییٚتنٕے سیٖٹ چھِ سارے ژٹتھ یٖی چھُنہ گژھان ژےٚ چھےٚ چھِ اتھ اَمہِ برونٛٹھ تہِ ژھُنمُت اَوٕے کٔڑِتھ تٔمۍ برٛونٛہِم مٲلکَن تہِ اَتھ نٕے چھُنہٕ کانٛہہ چیٖزٕے ٹھیٖک ژٕ کیاہ چھُکھ یہِ وَنان مےٚ چھِ ؤنکٮ۪ن بٔتھۍ کَنۍ گٲڑۍ وۄنۍ کیاہ چھُکھ ژٕ یِوان یے بہٕ چھُس یَژھان یٖی اَتھ وَنتہٕ مےٚ جواب ژےٚ کیاہ چھِتھ اَتھ کوٚرمُت یہِ چھُکھا ژٕ گٲڑی اوسمُت چَلاوَان کِنہٕ کینٛہہ ٹانٛگہٕ وانٛگہٕ چھُکھ اوسمُت سَمجھان اَتھ چلو صُبَحس سمکھِ زِ مےٚ تہٕ صُبحس ؤنۍ زِ مےٚ بٔتھۍ کَنے جواب فونَس پٮ۪ٹھ کیاہ وَنکھ وۄنۍ